بَڈگٲمِس مَنٛز چھا واریاہ تِژھ جایہِ یِمَن مطلب کہِ خۄش چھِ گَژھان یِم ٹیوٗرِسٹ چھِ زیادٕ زیادٕ یِوان تِمَن چھُ گَژھان خۄش تور یُن تِم چھےٚ بیٚیہِ واریاہ زیادٕ مَشہوٗر گٔمژٕ تِم جایہِ تِمَن مَنٛز چھِ گۄڈٕنٮ۪تھٕے بڈگٲمۍ ڈِسٹِکَس منٛز یِوان دوٗد پَتھری دۄدٕ پَتھرٕے چھےٚ یہِ وَنان تَتھ تَتھ مَنٛز چھِ مطلب کہِ ٹیوٗرِسٹ زیادٕ زیادٕ تور یِوان اگر ساروی کھۄتہٕ أسۍ وٕچھو زیادٕ چھِ گَژھان ٹوٗرِسٹ دۄدٕ پَتھٕر چھِ گَژھان چاہے وَنٛدٕ آسہِ رٮ۪تہٕ کول آسہِ تِم چھِ گَژھ تِم چھِ زیادٕ اِنٹرٛسٹ دِوان دۄدٕ پَتھرِ مَنٛز بیٚیہِ چھےٚ تَتھی بیٛاکھ پٕلیس سۄ چھےٚ یوٗس مَرٕگ یوٗس مَرٕگ تہِ چھےٚ واریاہ اَکھ اَصٕل اِنٹرٛسٹِنٛگ جاے یورٕ ٹوٗرِسٹَن چھِ گَژھان پَسَنٛد یُن تِم چھِ کَران زیادٕ پرٛٮ۪فَر پَتہٕ دوٗر تِمنٕے دۄن جایَن گَژھُن مگر دۄد پَتھَر چھِ زیادٕ مَشہوٗر یِمو منٛز تہٕ بیٚیہِ یہِ یوٗس مَرٕگ تہِ چھےٚ بیٚیہِ چھِ عٲدۍ زال ییٚتہِ بَڈگٲمِس ڈِسٹِکَس منٛز تور تہِ چھِ واریاہ گژھان سۄ تہِ چھےٚ وَکھ اَصٕل واریاہ جاے یَس ٹیوٗرِسٹ پٕلیس چھِ یور ہٮ۪کو گٔژھِتھ تہٕ بیٚیہِ چھِ ییٚتہِ کیٚنٛہہ مطلب کہِ کینٛہہ آستان تہِ چھِ ییٚتہِ یِمَن زِیارت چھِ کَران مطلب خۄش چھِ گَژھان یہِ جیسے یہِ چھُ ژارِ شریٖف چھُ آستان اَکھ تَتہِ چھِ کَران کیٛاہ چھِ اَتھ وَنان تَتہِ مطلب کہِ ٹیوٗرِسٹ چھِ وٕنہِ زانان مطلب یہِ کیٛاہ چھُ تور تہِ چھِ گَژھان تہٕ یِم چھےٚ واریاہ جایہِ بَڈگامَس منٛز چھِ یِتھَے یِتھَے کٔنۍ واریاہ جایہِ یور ٹیوٗرِسٹ چھِ کَران پَسَنٛد یُن زیادٕ کھۄتہٕ زیادٕ بیٚیہِ چھِ گاڈٕ سَر تہٕ سُہ چھُ واریاہ زیادٕ ہیوٚر تہٕ تور تہِ چھِ تَتہِ تہِ چھِ واریاہ تَتہِ چھِ پہاڑ چھِ تَمِکۍ اَصٕل تَتہِ پٮ۪ٹھ چھِ پَتہٕ یِوان اَتھِ مطلب کہِ تَتہِ چھِ ییٚلہِ ہیوٚر ہیوٚر چھِ گژھان پہاڑس پَتہٕ چھِ یِوان تَتہِ پاکِستانُک باڈَر چھِ یِوان تَتہِ اَتھِ تہٕ تور تہِ چھُ ٹیوٗرِسٹ کَران زیادٕ آزکَل پرٛٮ۪فَر گَژھُن سۄ تہِ چھِ اَکھ واریاہ اَصٕل ٹیوٗرِسٹ جاے گاڈٕ سَر تہٕ یِتھَے کٔنۍ چھِ بَڈگٲمِس مَنٛز واریاہ واریاہ یِتھ ہِش جایہِ یور زیادٕ چھِ لُکھ کَران ٹیوٗرِسٹَن ہٕنٛز کَتھ کَرٕ بہٕ زیادٕ زیادٕ چھِ گژھان